مےٚ حظ چھُ ہیٚوچھمُت زِندٕگی منٛز یِتھ کٲٹھۍ اَکھ سبق مےٚ حظ اوس میٹرک بہٕ گٔیَس فیل تَتھ منٛزَ مےٚ آو ریٚپیر دۄن کِتابَن آو مےٚ ریٚپیر بہٕ گٔیے یَس پَنٕنۍ کِنۍ یہوے غَمگیٖن ہیوٗ گٔیَس بہٕ مےٚ دوٚپ مےٚ آو ریٚپیر وۄنۍ کیاہ بَنہِ أتھۍ سۭتۍ سوٗنٛچ مےٚ مےٚ دوٚپ ہٮ۪مَتھ پَزِ نہٕ ہارٕنۍ کینٛہہ مےٚ حظ گٔیَس اُستادَس نِش مےٚ حظ پوٚر بیٚیہِ پَتہٕ دیُٚتُم بیٚیہِ میٹرِک تہٕ شُکر خۄدایَس کُنَتھ تہٕ تِم کَرِ مےٚ پَتہٕ پاس تَتٮ۪ن حظ ہیوٚچھ مےٚ اَکھ سبق مےٚ دوٚپ زِندٕگی منٛز گژھِ نہٕ ہٮ۪مَتھ اِنسان ہارُن کینٛہہ یِتھ کٔنۍ گژھِ نہٕ اِنسان ہٮ۪مَتھ ہارُن کینٛہہ بہٕ گوس فیل وۄنۍ پَزِ نہٕ مےٚ محنت کَرٕنۍ بیٚیہِ وَنہِ کیاہ بَنہِ نہ مےٚ سوٗنٛچ تَتٮ۪ن مےٚ دوٚپ بہٕ دِمہٕ بیٚیہِ بہٕ کَرَکھ یِم کِتاب زٕ پاس شُکر خۄدایَس کُن مےٚ کَرِ پَتہٕ تِم بیٚیہِ پاس تِم کِتاب زٕ ییٚلہِ مےٚ محنت کٔر